ہیٚلو وَعلیکُم سَلام آ اَصٕل پٲٹھۍ آ وَن سا مٔنٛزِم یور چھُکھا آ ؤنِو

اَچھا اَچھا اَچھا ٹھیٖک لڑکہٕ کیٛاہ چھُ کَران اَچھا اَچھا ٹھیٖک یہِ ما چھُ لڑکہٕ ما چھُ کیٚنٛہہ غلط اوُٹ آوارٕ واوارٕ ما چھِ کیٚنٛہہ غلط حرکت ما چھِ کَران کیٚنٛہہ نَشہٕ وَشہٕ کیٚنٛہہ نَتہٕ کیٚنٛہہ یہِ چھا گَرِگَرِ کٮُ۪تھ حِسابا گَرِ چھا اَصٕل چھا مول موج چھُسا آ یہِ بیٚیہِ گَرِ کٔژ بٲژھ چھِ کیٛاہ چھِ اَچھا اَچھا اَچھا کٲنٛسہِ چھُنہٕ اَمہِ برٛونٛہہ چھُکھ کوٚرمُت کٲنٛسہِ خانٛدر وانٛدر اَچھا تِم چھا اِکوٹے کِنہٕ وُِنہِ چھِ الگ ولگ چھِ درٛامٕتۍ اَچھا وۅنۍ چھِ أمۍسٕے سۭتۍ اَچھا ٹھیٖک ہے اہَن حظ ژٕ کیٛاہ وَنان لڑکہٕ گَژھِ نا اَصٕل آسُن گۄڈٕ کَرو نا أسۍ تہِ پنٕنہِ جایہِ معلوٗم ولوٗم کیٛازِ یہِ چھُ آسان زِنٛدگی ہُنٛد مسلہٕ

کِہیٖنٛۍ نہَ لڑکہٕ گَژھِ آسُن اَصٕل محنتی لڑکہٕ گَژھِ آسُن کانٛہہ کاروبار گَژھِ آسُن پَگاہ گَژھِ نہٕ مےٚ کوٚر کالہٕ کَرٕ بہٕ خانٛدر تہٕ صُبحس یِیَم سۅ گَرٕ بیٚیہِ چھا مےٚ کورِ تہِ پنٕنہِ پرٕٛژھُن یہِ لڑکہٕ کھسہِ یا ژِےٚ پسنٛد نہَ کھسہِ یا وارِیاہ حِساب چھِ آسان چھِ حظ کِنہٕ آ دپان اِنشااللہ گوٚبریا یہِ چھُ آسان زنٛدگی ہُنٛد مسلہٕ ژٕ چھُکھ مےٚ اولادَس بَرابر یہِ چھُ آسان زنٛدگی ہُنٛد مسلہٕ یہِ چھُ ژےٚ آسی پانہٕ پانہٕ آسی ژےٚ کٔرۍمٕتۍ وارِیاہ رِشتہٕ وُنِستام اَدٕ سا اَدٕ سا بیٚہہ